وَعلیکُم اسَلام آہَن حظ آ بِلکُل بَنہِ مکان کَتھ ایراہَس منٛز چھُ تۄہہِ مکان ضروٗرت ٹَاونَس منٛز چھُو تُہی مکان ژھانٛڈان یہِ ؤنۍتَو اَتھ کیٛاہ مَکان گَژِھیٛا آسُن کَمپٕلیٖٹ کِنہٕ تُہۍ چھُو آ زمیٖنٕے ژھانٛڈان پُلاٹ ژھانٛڈان تُہۍ کٔرِو پانےَ کَمپٕلیٖٹ کٔژ سِٹوری مکان چھُو تۄہہِ ضروٗرَت ڈَبُل ڈَبُل سِٹوری سِنگٕل سٹوری زمیٖن ایریا کوتاہ گَژھِ لینٛڈ ایریا کوتاہ گَژھِ تَتھ آسُن مین طٕاینظ مارکیٚٹ شُپیَنَس مَنٛز چھِ گَژھان مَرلہٕ زٕ پیٚٹھ ترٛےٚ لَچھ تام لینٛڈ ایریا کوتاہ کوتاہ چھُو تَتھ ضروٗرَت تہِ ؤنِو تُہی بلِ بلکُل تُہی ؤنِو بَجَٹ تہٕ پُلاٹ کَرو ایٚویلٕبل تُہٕنٛدِ خٲطرٕ اچھا ٹھیٖک اسہِ چھُ وۅنۍ أکِس جایہِ پُلاٹ بہٕ کَرہو تۅہہِ تِمَن ہٕنٛز ڈِٹیل سینٛڈ تُہۍ دِیو اتھ پُلاٹس نَطر وَٹٕس اَپ پیٚٹھ اگر تُہی وِزٹ تہِ یژھِو کَرُن تُہی ہیٚکِو یِتھ کَنَسٹَرٛکشَن مکان کٔرِتھ پُلاٹس مَنٛز ٲں تھرٛی بی ایچ کے چھا ٲں پارکِنٛگ ہِنٛز جاے چھِ پانٛژھ ہِک کارٕ گَژھن پارٕک تَتھ منٛز آ یُس ہاے ویے نِش ہاے ویے نِش اَکھ ہَتھ پنٛژاہ زٕ ہَتھ میٖٹَر دوٗر زیادٕ دوٗر چھُنہٕ کیٚنٛہہ تہٕ بہٕ کَرہَو تۄہہِ ڈِٹیل سینٛڈ تُہۍ دِیو نَظر اگر نہٕ تۄہہِ پَسَنٛد یہِ کیٚنٛہہ بیٚیہِ تہٕ ژھانٛڈو بیٚیہِ کُنہِ جایہِ ٹھیٖک چھا آسہِ کٔرِتھ کٲم اَلبتاہ اگر تُہی پَننہِ حسابہٕ ہیٚکِو چینج کَرناوُن تُہۍ ہیٚکِو پَننہٕ حسابہٕ چینج کَرنٲوِتھ تُہۍ ؤنِو تِتہِ کَرناوُس ٹھیٖک چھا فٔرنیٖچَر ما آسہِ چینج کَرُن پَنُن اِنٹیٖرِیَر حسابہٕ کیٛاہ آسہِ کَرُن بہٕ کرہَو تۄہہِ ڈِٹیل سینٛڈ تُہۍ دِیو نَظر او کے او کے